اَسلامُ علیکُم آ اَہَن حظ أسۍ چھِ کٲشُر یہِ حظ چلان اَصٕل اَتھ منٛز چھِ أسۍ عبادَت کران بیٚیہِ کیٛاہ بَس یہِ حظ یِہَے حظ نٮ۪مازا وٮ۪مازا پَرَو عیٖد ہٕنٛز نٮ۪مازا وٮ۪مازا پَرَو اَصٕل پٲٹھۍ بیٚیہِ کیٛاہ اَدٕ سا بیٚہہ خۅدایَس حوال